کورٮ۪ن ہُنٛد پَرُن یہِ چھُ وارِیاہ ضُروٗری سوسایٹی منٛز اَکھ لڑکہٕ اگر پَران چھُ یہِ چھُ صِرف أکِس فیملی پَرناوان اگر اَکھ لڑکی پَران چھِ یہِ چھِ أکِس سوسایٹی ہٮ۪کان برٛۄنٛہہ پکنٲیِتھ تہٕ پرنٲیِتھ یُس کورٮ۪ن ہٕنٛز یہِ سِکیٖمٕز بیسیکٕل سِکیٖم چھِ یَتھ منٛز یِمن ٹوٗ ویٖلر سِکوٗٹی تہِ دِژکھ یَتھ منٛز یِمن لیٚپٹاپ تہِ دِتِکھ یِمن میلیٚو وارِیاہ فٲیدٕ امہِ سۭتۍ یِم چھِ ہٮ۪کان ٹایِمس پٮ۪ٹھ کالج یونیورسِٹیز یا ہٮ۪کو ہَیر سیٚکنڈریز کورِ وٲتِتھ تہٕ پنٕنۍ تعلیم حٲصِل کٔرِتھ وارِیاہ کال برٛۄنٛہہ اوس گَژھان ییٚلہِ یِمہٕ سیٖکیم آس نہٕ کیٚنٛہہ کورِ آسہٕ گاڑِ گاڑٮ۪ن منٛز کھسان تہٕ گاڑٮ۪ن منٛز ٲسۍ تِمن دَکہِ لَگان تہٕ وارِیاہ لڑکہٕ ٲسۍ تِم تہِ یِم وارِیاہ بےعزتی ٲسۍ کَران یِمن لڑکِین یِم بٮ۪کہِ نظرِ ٲسۍ وٕچھان تہٕ پرٮ۪تھ ہر کانٛہہ دَہو کوریٚو منٛز ٲسی اَکھ کوٗر ایٚجُوکیشن سۭتۍ نفرت کَران تہٕ پتہٕ ٲسۍ پَرُن لیٚکھُن تَراوان ییٚمہِ کہِ وجہ سۭتۍ أمۍ سٕنٛزِ ایٚجُوکیشنہِ پٮ۪ٹھ وارٕیاہ زیادٕ بُرٕ اَثر اوس پیٚوان تہٕ یہِ ٲسی نہٕ ہٮ۪کان سوسایٹی منٛز نٮ۪بر نیرِتھ پَتہٕ کیٚنٛہہ أمِس اوس وارِیاہ مُشکِل گَژھان نٮ۪بر نیرُن بَسہِ کھَسُن دۄہے دۄہے تہٕ تَتہِ تِمن لٔڑکن ہٕنٛز سۄ أکھۍ أکھۍ کَرُن یا تِمن ہُنٛد سُہ بُرٕ برتاو کَرُن یعنی یِم بایسیکٕز لیٚپٹاپٕس وٲتۍ کورٮ۪ن خٲطرٕ امہِ سۭتۍ آے یِمن اَکھ فٲیدٕ یہِ تہِ کہِ یِم چھِ ہٮ۪کان پنٛنہِ پنٛنہِ پنٛنِس ٹایمس پٮ۪ٹھ گَرِ نیٖرِتھ تہٕ پنٛنِس ٹایمس پٮ۪ٹھ یونیورسٹی کالج وٲتِتھ تہٕ پنُن کٕلاس اٮ۪ٹیٚنڈ کٔرِتھ دوٚیِم چیٖز چھُ لیٚپٹاپٕس لیٚپٹاپٕس چھِ کورٮ۪ن خٲطرٕ وارِیاہ نیٚسسٔری فون چھُ اَکھ سُہ ڈِوایس ییٚمہِ سۭتۍ فون کَرنس سۭتی لَگان چھِ یا کانٛہہ تہِ گَرِچ کٲم چھِ فونس پٮ۪ٹھ نیران مگر لٮ۪پٹاپ چھِ سُہ اَکھ چیٖز ییٚمہِ سۭتۍ أمِس کورِ پرنٕکۍ لَحاظ چھُ وارِیاہ سُہوٗلیت میلان وارِیاہ فٲیدِ میلان تہٕ یہِ چھِ ہٮ۪کان ٹایمس پٮ۪ٹھ پنُن لیٚسن کَور اپ کٔرِتھ تہٕ یہِ چھِ ہٮ۪کان پنُن ڈاٹا اَتھ لیٚپٹاپس منٛز سیو تھٲیِتھ تہٕ پتہٕ ہٮ۪کان ٹایمہٕ بَے ٹایِم پرنٕکۍ لحاظ ییٚمہِ ساتہٕ أمِس پنُن من پَژِ تمہِ وِزِ پَران بیٚیہِ چھُ دۄیِم چیٖز لیٚپٹاپس یہِ خصوٗصیت کہِ کمپوٗٹرس منٛز چھُ اَکھ سورُے ڈاٹا یُس یورٕ دِمو سُہ چھُ روزان اَتھ منٛز فیٖڈ سیو ییٚلہِ کہِ زن پتہٕ لیٛکھںٕچ تہِ چھَنہٕ مجبوٗری آسان کیٚنٛہہ تہٕ یہِ سورُے ٹایم لیٚکھنُک چھِ أمِس بَچان تہِ یہِ چھِ ہٮ۪کان زیادٕ زیادٕ تعلیم حٲصِل کٔرِتھ تہٕ اِنٹرنٮ۪ٹ نِش فٲیدٕ تُلِتھ باقٕے بَڑٮ۪ن ایٚکزامن ہٕنٛز تیٲری کٔرِتھ امہِ لیٚپٹاپ کہِ ذٔریعہٕ تہٕ بیٚیہِ باقٕے بَجہِ بجہِ کامہِ کٔرِتھ یہِ چھِ ہٮ۪کان لیٚسن یِم آن لایَن لیٚسنٕز تہِ چھِ گَژھان ڈیٚلِور بٔڑ بار یِم آن لایَن سر یِم سر چھِ آسان یِم آن لایَن لیٚسنٕز چھِ دِوان لیٚسن پٕلانٕز چھِ پَرناوان تِم تہِ چھِ یِم ہٮ۪کان آرام سان رٔٹتھ تہٕ برٛۄنٛہہ کُن زندگی منٛز پٔکِتھ اَمہِ سۭتۍ کیٛاہ چھُ گَژھان امہِ سۭتۍ یِمو سِکیٖمو سۭتۍ میوٗل فٲیدٕ وارِیاہ زیادٕ کھۄتہٕ زیادٕ کورٮ۪ن خاص کَر کورٮ۪ن ہِنٛدِس ایٚجُوکیشنہٕ لحاظ کورٮ۪ن ہِنٛدۍ پرنہٕ لحاظ میوٗل اَتھ وارِیاہ زیادٕ فٲیدٕ أسۍ ہٮ۪کو ؤنِتھ فٲیدٕ میول کانٛہہ ہٮ۪کہِ ؤنِتھ فٲیدٕ میول نہٕ کہِ بہٕ ہٮ۪کہٕ نہٕ تٔمۍ سُند ؤنِتھ کیٚنٛہہ مگر مےٚ چھُ بَسان امہِ لیٚپٹاپ کہِ ذٔریعہٕ بایسیکٕلزو ذٔریعہٕ میول وارِیاہ فٲیدٕ أکِس اِنسانس برٛوںٛہہ کُن پکنُن أکِس کورِ پنٛنس سَماجس منٛز اَصٕل پٲٹھۍ عزتہٕ سان گَرِ نیرُن گَرِ یُن تہٕ عزتہٕ سان پٔرِتھ لیٚکِتھ بیٚکِس گَرس منٛز گَژھُن اَکھ کامیاب زِنٛدٕ عورت بنٛنُک خواب یُس چھُ أمِس سُہ تہِ چھُ أمِس پوٗرٕ وُنکٮ۪ن اگر أسۍ وٕچھُو کٔشیٖرِ منٛز چھُ یا پوٗرٕ اِنڈیا ہس منٛز وٕچھُو أسۍ کوریٚو چھِ کورِ چھِ پرٮ۪تھ کُنہِ فیٖڈس منٛز پرٮ۪تھ کُنہِ مُقلبلس منٛز فسٹہٕ یِوان اَول یِوان تہٕ ییٚمہِ کہِ زن لٔڑکہٕ یِمن نِش پَتھ چھِ روزان وٕنکٮ۪ن چھِ کٔشیٖرِ منٛز سٲنۍ بٔڑ بار مِثال ڈی سی سہرِش اسگر أمۍ تہِ چھُ بوٚڈ بارٕ ایٚکزام کالِفاے کٔرِتھ اَتھ نٔتیجس پٮ۪ٹھ وٲژمٕژ کہِ یہِ چھِ یَژھان یہِ چھِ وٕںکٮ۪ن بنیمٕژ سٲنۍ ڈی سی ڈوجنل کٔمشنر آف کشمیٖر یا ہٮ۪کو أسۍ ؤنِتھ ڈِوجنَل کشمیٖر آف بارہمُلہ ڈسٹرک بارہمُلہ اَسہِ پَزِ ہمیشہِ یِمن چیٖزن سۭتۍ روزُن کورٮ۪ن ہِنٛد ایٚجُکیشنہٕ لحاظ کَتھ کَرٕنۍ